یِم لٕک گامَس منٛز لُکھ چھِ روزان تِہُنٛد تِم چھِ وَنان گۄڈٕنٮ۪تھ ییٚکیٛاہ یہِ اَگر سٲنۍ شُرۍ یِم چھِ نیران گِنٛدنہِ یا ہُہ تِم چھِ دَپان کہِ یِم چھِ کَران پَنُن وقت ضایع مگر أڑۍ چھِ آسان تِم تہِ تِم چھِ دَپان دَپان نَہ اَگر یِم اَتھ منٛز برٛونٛٹھ پَکن یِم کَمایَن پَنُن روزگار یا یِم روزن فِٹھ یِمَن گژھِ نہٕ کانٛہہ پرٛابلِم یِم روزن آز چھِ کٔشیٖرِ منٛز کہِ ڈرٛگٕز چھِ زیادٕ یوٗز یِم روزَن تَمہِ نِش دوٗر اَگر یِم گیمہٕ گِنٛدَن پنٛنہِ کوٚمنِٹی منٛز پنٛنِس ایریاہَس منٛز اَکھ کَرَن یِم پنٛنِس مٲلِس ماجہِ ہُنٛد ناو تہِ روشَن تہٕ بیٚیہِ روزَن یِمَن مٕکرٮ۪ن مٕکرٮ۪ن کامٮ۪ن نِش واریاہ دوٗر لایِک کہِ ڈرٛگسَن نِش روزَن یِم سِگریٹ چیٚیَن نہٕ یِم تہٕ أڑۍ چھِ وَنَن کہِ یِم چھِ کَران پَنُن ٹایِم زیادٕ یِمن گوٚژھ پَرنہٕ یُن مگر کہِ أڑی مٲل مٲج چھِ وَنان کہِ پَرُن تہِ چھُ ضٔروٗری مگر گِنٛدُن تہِ چھُ واریاہ ضٔروٗری